نَگیٹِو ایٚکسپیٖرنٛس چھِ یی زٕ ساروی کھۄتہٕ بوٚڈ چیٖز یُس زَن چھُ سُہ گوٚو اَتھ گیٖزرَس گَژھِ آسُن ژوٚوُہ گٲنٛٹہٕ آب یہِ ہسا یہِ پاوَر چوٗنٛکہ کشمیٖرَس منٛز چھُ پاوَر کَٹ گَژھان آزکل زیادَے پہنَتھ تِکیازِ یِمو نیوٗ یہِ پاوَر نیٚبرِمٮ۪ن سِٹیٹن خٲطرٕ تہٕ عموٗمَن چھِ یہِ گژھان زِ ییٚمہِ ساتہٕ نہٕ پاوَر روٗدُے تہٕ اَتھ منٛز چھُنہٕ مےٚ گَرم آب روزَن کینٛہہ نٔتیٖجہِ چھُ نیران کُنہِ وقتہٕ وِزِ چھِ أسۍ بَڑٕ سَفر گَژھان